ساروی کھۄتہٕ خَطرناک یُس مےٚ اَکہِ وِزِ ریسپی بَنٲو سُہ بَنٲو مےٚ جَلیبی مےٚ اوس واریاہ شوق بہٕ بَناوٕ جیلیبی مےٚ اوس بَچپَن پٮ۪ٹھ کھٮ۪وان جیلیبی مےٚ ٲسۍ جیلیبی واریاہ پَسند ییٚلہِ مےٚ مٔمی ٲسۍ کُنہِ جایہِ اورٕ گژھان یا گریُک کانہہ تہِ میمبر اوس گرِ نیبر نیران بہٕ اوسٕس تٔمِس وَنان مےٚ أنزیو اورٕ جلیبی مےٚ چھِ جلیبی واریاہ پَسند پَتہٕ یِتھُے بہٕ بٔڑ بٔڑ گیَس بہٕ ٲسٕس دَپان بہٕ بَناوٕ ہا یہِ جلیبی پانَے گرِ تہٕ پَتہٕ ٲسٕس بہٕ وٕچھان یہِ یوٗٹوٗبَس پٮ۪ٹھ یہِ جلیبی کِتھ کَنۍ چھِ بَناوان اَتھ منٛز کیاہ کیاہ چھِ أسۍ تراوان پَتہٕ وٕچھ مےٚ اَکہِ دۄہ یہِ جلیبی کِتھ کَنۍ چھِ بَناوان پَتہٕ دوٚپ مےٚ بہٕ تہِ بَناوٕ جلیبی ماہ رمزان اوس تہٕ مےٚ دوٚپ اِفتیار خٲطرٕ بَناوٕ بہٕ جلیبی بہٕ ٲسٕس وۄن جلیبی بَناوان تہٕ مےٚ کٔر کٲم مےٚ ووٚن یِم جلیبی ہٕنٛز سامان یُس جلیبی لَگان چھُ کھنڈ اوٚنُم اوٹ اوٚنُم لیدٔر أنِم کَہوٕ ٲلہٕ أنم مےٚ کوٚر سورُے سامان تَیار وَیار ووٚنۍ دوٚپ مےٚ بہٕ بَناوٕ جلیبی تہٕ یِتھُے مےٚ یہِ جلیبی لٲجۍ بَناوٕنۍ مےٚ ترٲو یہِ تیٖلَس منٛز یُس یہِ تیٖل اوس سُہ اوس واریاہ زیادٕ گرم گوٚمُت واریاہ زیادٕ سٲرٕے جلیبی میٲنۍ دٔز تہٕ وۄنۍ گے کٲم بہٕ بَہریٚیَس نہٕ گرکین وَننَسے کہِ مےٚ بَنٲو جلیبی آز تہٕ مےٚ اوس ماجہِ ووٚنمُت مےٚ ووٚنمَس مےٚ چھ مےٚ افتِیارَس خٲطرٕ بَناوے بہٕ آز جلیبی تُہۍ أنۍزیو نہٕ کِہینۍ تہِ کیازِ کہِ اِفتِیارَس چھِ آز واریاہ میوٕ کھٮ۪وان تہٕ یِتھُے وۄنۍ اِفتیار ٹایم ووت مےٚ دوٚپ گرٕکٮ۪و تَلے وَل اَن یہِ جلیبی یِکُن یۄس ژےٚ بَناؤتھ اَمہِ سۭتۍ کرو أسۍ اِفتِیار اَتہِ ٲس مےٚ صِرف جلیبی دٔزمٕژ صِرف ٲس اَتہِ دٔزمٕژ جلیبی مےٚ تٔج نہٕ سۄ جلیبی بَناون کِہینۍ تہِ یہِ چھُ ساروی کھۄتہٕ بوٚڑ جیلینجِنگ ریسپی میانہِ زِندگی منٛز پَتہٕ ہیوٚچھ مےٚ جلیبی بَناوٕنۍ وارٕ وارٕ پَتہٕ وچھ مےٚ یوٗٹوٗب پٮ۪ٹھ اَصٕلی مطلب جلیبی کِتھ کَنۍ چھِ بَناوان ہیوٚچھ مےٚ پَتہٕ بَنٲو مےٚ واریاہ لَٹہِ جلیبی پَتہٕ ٲسۍ مےٚٹھیٖک گژھان جلیبی وٕنۍ چھَس بہٕ بَناوان آز تہِ جلیبی مَگر ییٚلہِ مےٚ گۄڈٕنِچ پھِر یہِ جلیبی بَنٲو یہِ گے نہٕ مےٚ ٹھیٖک کِہینۍ آز تہِ چھےٚ نہٕ مےٚ تیٖژاہ ٹھیٖک گژھان کِہینۍ تہٕ تابہٕ حال چھُ ووٚں گژھان ٹھیٖک تیٖژاہ پٔرفیکٹ جلیبی چھےٚ نہٕ بَنان صحیٖح جلیبی چھےٚ نہٕ بَنان کِہینۍ تہِ کیازِ کہِ یُس سۄ ییٚلہِ أسۍ جلیبی چھِ نہ تیٖلَس منٛز تراوان تَمہِ وِزِ چھِ نہ أسۍ کَپرَس منٛز سُہ اوٹ کھنڈ وَنڈ تھاوان سُہ چھُنہٕ مےٚ تَگان پَتہٕ اِتھ کٔنۍ سُہ گول پھرناوُن کِہینۍ مےٚ چھُ سُہ أکسی جایہِ روزان تَوے چھےٚ نہٕ مےٚ پتہٕ سۄ جلیبی اَصٕل بَنان کِہینۍ